ہیٚلو سَلام علیکُم اَصٕل پٲٹھۍ یُس مےٚ اوترٕ سوٗٹ اوسمَو تۄہہِ ترٛوومُت سُہ چھُ وُنہِ تَتھ چھُ واریاہ ایمَرجینسی اَسہِ چھُ رِشتہٕ دارَن خانٛدر سُہ چھُے حظ سُومُت تۄہہِ اَدٕ حظ ٹھیٖک حظ چھُ بہٕ حظ یِمہٕ اوٗرۍ تیٚلہِ اَدٕ حظ سَلام علیکُم